سِریٖنَگرَس منٛز چھ بٔڈۍ بٔڈۍ ایجوٗکیٚشنَل اِنَسٹِٹیوشَنٕز یِمَن منٛز کَشمیٖر یوٗنِیورسِٹی حضرت بَل چھِ وُمینٕز کالیج ایم اے روڈ چھُ بِی ایٚڈ کالیج مَولانا آزاد روڈ چھُ اَمَرسِنٛگ کالیج چھُ ایس پی کالیج چھُ بِمنا ڈِگری کالیج چھُ بیٚیہِ چھُ باقٕے سکوٗل کوٹھی باگ یہِ کوٹھی باگ چھُ باقٕے باقٕے یِم کالیجِس چھِ وغیرہ چھِ یِمَن یِم یِم اَز سرینَگرَس منٛز چھِ مین یِوان ماننہِ سکوٗل تہِ چھ ہَر کُنہِ لوکِلٹی منٛز سِرینَگرٕچ ہَر کُنہِ لوکِلٹی منٛز ہَر کُنہِ اِیریاہَس منٛز چھ سکوٗل چھُ کالیج چھُ پرَیویٹ سکوٗل تہِ چھِ گورمِنٹ سکوٗل تہِ چھ یِم سأری چھِ فَنگشنَل سریٖنَگرَس منٛز سریٖنَگَر چھ یِوان اِیجوٗکیشنُک ہَب ماننہٕ گامو پیٹھٕ تہِ چھِ یِوان لوٗکھ اور یا سِٹوٗڈَنٛٹ اور پَرنہِ کَرنہِ وارِیاہ کورسِز چھ یِم کالیج تہٕ یونِیوَرسِٹی اَسہِ آفَر کَران کَشمیٖر یونِیورسِٹی منٛز چھِ یِوان ساینَس تہِ ہیومنٹیٖز تہِ چھُ نان میڈِکَل تہِ چھُ کامٲرٕس تہِ چھُ باقٕے باقٕے سَبجَکٹ تہِ چھِ کَشمیٖر یونِیوَرسِٹی منٛز تہِ یِمَن کالیجَن منٛز تہِ چھِ یِم سَبجَکٹٕس آرٹَس تہِ چھ یِوان اَصٕل پٲٹھۍ یہِ کیٛاہ چھِ اَتھ وَنان پَرناونہٕ یِمَن سکوٗلَن یا کالیجَن منٛز زیادٕ چھِ لوٗکھ پرِٛیفَر کَران یا سِٹوٗڈَنٛٹ چھُ پرِٛیفَر کَران لوٗکھ ساینَس یا نان میڈِکَل سَبجَکٹٕے رٹُن کیٛازِ کہِ سأرِی چھِ یَِژھان تِہٕنٛدۍ بَچہِ گَژَھَن یا بَچَن چھُ آسان پَنُن شوق کہِ تہِ تِم گَژھَن یا ڈاکٹَر یا اِنجیٖنِیَر بَنا بنٕںۍ مَگَر وارٕ وارٕ چھِ وۅنۍ لوٗکھ آرٹَسَس تہِ أہمِیَت دِوان کیٛازِ کہِ اَمہِ سٍتۍ چھِ تِمَن اَصٕل موکہٕ میلان کہِ تِم چھ ہیٚکان گریجویشَن پَتہٕ اَصٕل پٲٹھۍ ایپلے کٔرِتھ کے اے ایسَس یا آے اے اِیسَس خٲطرٕ تہٕ یِمہٕ تہِ میلے نَیہِ نَیہِ اَپرچونِٹی لوٗکَن تہٕ تِم چھِ یِم سَبجکٹہٕ تہِ وۅنۍ آپٹ کَران ہَر کانٛہہ پیرنٛٹ چھُ یِژھان پَنٕنِس بَچَس خٲطرٕ رُتٕے اِسلیے چھِ سأری پیرِنٛٹ یِژھان یِمَن بَڈیَن بَڈِیَن عہدَن خٲطرٕ گٔژھۍ تِہٕنٛدۍ بَچہِ ایپلے کَرٕنۍ تہِ یِم سأری سَبجکٹہٕ چھِ ایٚویلیبٔل سریٖنَگَرٕ کِس ہَر کُنہِ سکوٗلَس کالیجَس منٛز چھِ ییٚتہِ چھِ وارِیاہ بٔڈۍ بٔڈۍ سکوٗل تہِ جی ڈی گویِنکا چھُ ڈی پی دَھَر چھُ یا آر پی سکوٗل چھُ یِم چھِ بٔڈۍ بٔڈۍ سکوٗل یِم سریٖنَگَرَس منٛز چھِ ؤنکیٚنَس فَنگشنَل تہٕ ہَر کانٛہہ بَچہِ چھُ یِژھان أکِس اَصٕل سکوٗلَس پَرُن مَگَر یہِ چھُنہٕ ہَر کٲنٛسہِ مألِس ماجہِ خٲطرٕ پاسِبٔل کِہیٖنٛۍ نہٕ سانہِ سوسایٹی منٛز چھِنہٕ صِرِف امیٖرٕے یوت لوٗکھ روزان کیٚنٛہہ بٔلکہِ غریٖب تہِ چھِ روزان یِم نہٕ ایفورڈ چھِ ہٮ۪کان یِمَن بَڈٮ۪ن بَڈٮ۪ن سکوٗلَن منٛز پَنُن بَچہِ سوٗزِتھ کِہیٖنٛۍ نہٕ تہٕ تَمہِ کِنۍ چھِ تِم پا پنہٕ نٮ۪ن بَچَن لوکَل سکوٗلَن منٛزٕے ایٚڈمِشَن کَران مَگَر یِم پنٕنۍ بَچہِ چھ ہیٚکان یِمَن بَڈٮ۪ن بَڈٮ۪ن سکوٗلن منٛز سوٗزِتھ تِم چھِ سوزان یِمَن بَڈٮ۪ن بَڈٮ۪ن سکولَن پَنہٕ نٮ۪ن بَچَن تہِ چھِکھ دِوان اَکھ وارِیاہ اَصٕل تعلیم ییٚمہِ سٍتۍ تِمَن وارِیاہ ایٚکسپوجَر چھ میلان تِم چھِ ہٮ۪کان زِنٚدگی ہٕنٛدِس ہَر کُنہِ فیٖلڈَس منٛز برٛونٛٹھ پٔکِتھ تہٕ کامیأبی حٲصِل کٔرِتھ وُنکیٚنَس چھِ ہَر کٲنٛہہ بَچہِ خۄش دِلی سان یِژھان پَرُن تہٕ برٛونٛٹھ پَکُن تہٕ سریٖنَگَرَس منٛز چھُ ہَر کٲنٛسہِ بَچَس یہِ اپرچونِٹی وُنکیٚنَس لگ بگ ایویلیبٔل کہِ بٔڈِس نَے تہٕ لۅکٕٹِس سکوٗلَس منٛز چھُ ہٮ۪کان سُہ پَنُن ایجوٗکِیشَن حٲصِل کٔرِتھ آرام سان تہٕ ہَر کٲنٛہہ اِیویلبُلٹی چھِ تٔمِس آسان یِمَن سکوٗلَن منٛز